بہٕ چھس گٔمٕژ زٕ ساس پَندہس منٛز گٔے أسۍ پَہَلگام تپٲری کھٔتے أسۍ ہیٚور پَہَلگام برونٹھ چھِ سۄ جاے یِوان تَتھ چھ وَنان یہِ کیاہ چھِ اَتھ ونان اۭں پَہَلگام برونٛٹھ پَہمَتھ تَتھ چھِ چَندن واڈی چھ تَپٲر کِنۍ گَژھان تہٕ بیٚیہِ چھِ برونٛٹھ کَنۍ یِوان بِیتاب ویلی وارِیاہ اَصٕل جاے وارِیاہ اَصٕل جاے تَپٲری کِنۍ وَنیٚو اَسہِ أسۍ کَرو تھوڑا سُہ واک سُہ پَہاڑس کھسو سُہ ٹریکِنگ ہِش کَرو پَتہ کھٔتۍ أسۍ تَپٲری کِنۍ آڈو چھ تہِ وٲت أسۍ تور تَتھ چھ واناں آڈو تَتہِ چھ سُہ لَکُٹ اَکھ گام اَکھ تہٕ وٲتۍ أسۍ آڈو تہٕ تَتہِ لٲگ یِم ٹیٚنٹ ویٚنٹ پیارے تٔتیَن تہٕ پَتہٕ کھٔتۍ أسۍ ہیٚور اَپٲری کِنۍ آڈو کِنۍ پَکان پَکان پَکان پَکان پَکان پَکا تہٕ کھٔتۍ أسۍ پَہاڑس أکِس گۄڈٕ اوس سُہ تھوڑا کمٕے پہمَتھ کھسُن سُہ چَڑٲے أسۍ نہٕ زیادٕ کیٚنٛہہ مَگَر پَتہ ییٚلہِ أسۍ تھوڑا سا کھٔتۍ گٔے تہٕ تَتھ گٔے وارِیاہ چَڑٲے وارِیاہ زیادٕ چَڑٲے گٔے تَتھ تہٕ تمہِ پَتہ تَمِہ پَتہ وٲتۍ أسۍ لیدٕروٹھ لیدٕروٹھ چھ اَکھ جایہ تَتہِ چھ وارِیاہ بوٚڑ پَنہِ کَل وُچھ مےٚ کَنہِ پَل وُچھ مےٚ تَتٮ۪ن تہٕ یہِ سُہ اوس ہیٚری وتھمُت مےٚ باسان زَنہٕ اوس سُہ آمُت شنہٕ وانہِ سۭتۍ اوٚتنَتھ وۄنۍ کَتَن واتہِ ہے تیوتاہ بوٚڑ یہِ کیاہ چھِ اَتھ وَنان سُہ پَل کَنِیو پَل سُہ لیدروٹھَن تَپٲر کِنۍ کوٚر اَسہِ وارِیاہ ٹریک ٹریک ٹریک تہٕ برونٹھ چھ أسۍ پَکان تہٕ شام پَہم اوس گوٚمُت تھوڑا تہٕ مَگَر اورٕ وُچھ اَسہِ یِوان ہاپُت اوٚہ اوٚہ اَسہِ کیاہ چھُ گوٚمُت اَسہِ زٲلۍ ٹاس بیٚیہِ وویۍ ٹین تہٕ یوٚتن تانۍ سُہ ہاپُت ژوٚل یہِ چھُ مےٚ یاد گار مےٚ چھُ تَمہِ دۄہ زو اوسمُت اَتھَس کیٚتھ ییٚمہِ دۄہ مےٚ وُچھ سُہ ہاپُت یِوان خۄدایا رٔحَم خۄدایا سہل اَگَر نے اَسہِ تِم ٹاس واس آسہٕ ہان سۭتۍ تِمو آسہو أسۍ کَر تانۍ نِمٕتۍ کیٚتھ تہٕ مَگَر اَسہِ أسۍ تِم ٹا یِم تِم ٹاس أسۍ سۭتۍ بیٚیہ أسۍ بیٚیہ کھیٚو نہٕ اَسہِ ماز واز زیادٕ تِمَن دۄہن کینہہ اَگَرے أسۍ ماز کمہو تیٚلہِ سُہ اژِ ہا اَسہِ سیٚود ٹیٚنٹَس منٛز اِسلیے کھیٚو نہٕ اَسہِ ماز واز کیٚنٛہہ مَگَر اَسہِ آو وارِیاہ مَزٕ بہٕ کیاہ وَنہو تۄہہِ اَسہِ کوتاہ مَزٕ آو تمہِ ساتہٕ پَتہ وٲتۍ أسۍ سَتھ لَنجَن تَتٮ۪ن چھِ اصلی سَتھ تَتھ چھ سَتھ لَنجہ اِسلیے وَنان تَتٮ۪ن چھِ سَتھ دٔریاو مِلان اَتٮ۪ن تَوے چھِ تَتھ وَنان سَت لَنجَن تہٕ یِم چھِ لۄکچِہ لۄکچِہ کۄلہٕ ہیٚرِ یِم پہاڑو پٮ۪ٹھ چھِ آسان وَسان تِمے چھ اتٮ۪ن مِلان اَتھ لیدرَس سۭتۍ تہٕ تَتٮ۪ن چھِ یہِ پَتہ کھٔتۍ أسۍ ہیٚور ہیٚور ہیٚور ہیٚور وُچھ اَسہِ تَتٮ۪ن چھُ اکھ گٕلیشر تَتھ چھُ ناو موسا صٲبٕنۍ قبَر سُہ چھِ تِیُتھ اوٚہ اوٚہ سُہ چھُ زَبَردَست گٕلیشَر تَتھ پٔتۍ کِنۍ چھِ بیاکھ گٕلیشَر تَتھ چھ ناو تِم چھ گلے یِم چھ آسان بٔڑ بٔڑ مَطلَب مٲنِو تُہۍ شِنہٕ یِم اہ تِم با دۄبَن منٛز یُس شین گوٚو تٔتھۍ چھِ وَنان گٕلیشَر تہٕ تَتھ چھِ تَتھ چھ ناو موسا صٲبٕنۍ قَبَر یِتھ کٔنۍ زن تۄہہِ مےٚ ووٚنوٕ امہ پَتہٕ چھ یِوان بیٛاکھ تَتھ چھ ناو ہوکسَر یا بیٛاکھ چھُ سارِوٕیو کھۄتہٕ بوٚڑ یُس ییٚتہِ کٔشیرِ منٛز یُس ساروٕے کھۄتہٕ بوٚڑ چھُ سُہ چھُ کول ہاے تہٕ کیاہ چھ اَتھ وَنان تۄر تہِ گٔے أسۍ اوٚہ اوٚہ خۄدایہ مَگَر یُتھٕے أسۍ تور وٲتۍ تہٕ رود کیاہ لوگُن ڈوٹھ کیاہ لوگُن أسۍ چِھنہٕ پوشان ژَلنَس مےٚ گَژھہِ نہٕ سُہ زٕہٕنۍ تہِ مٔشِت بیٚیہ گَژھہِ نہٕ مےٚ بیٛاکھ چیز مٔشِت ییٚلہِ أسۍ تور گٔے أسۍ رُکے لدٕروٹھ نِش لدٕروٹھ نِش اوس اَسہ سۄ گۄڈٕ سُہ لۄکٕٹۍ نہر اَکھ کَرٕنۍ پار اَدٕ تَرو أسۍ ہُتھ سایڈَس کُن پہاڑ کِس ییٚلہِ مےٚ تتھ نہرِ منٛز ییٚلہِ مےٚ تَتھ مَطلَب تَتھ آبَس منٛز کھوٚر ترو خۄدایہ سَہل مےٚ کیاہ چھُ مےٚ چھ چِکہ چِکہ کَرِمٕژ تہِ کیاہ گوٚو مےٚ مےٚ اوس سُہ زَنہٕ وارِیٚو تہِ مطلب مےٚ ہیٚوک نہٕ سُہ بَرداشی کٔرِتھ سُہ آب تیوتاہ سُہ گَژھہِ نہٕ مےٚ سُہ وَقت مٔشِت کیٚنٛہہ مَزٕ کوٚر ساری سٲری لٔڑکہٕ کورِ وارِیاہ وارِیاہ مَزٕ آو اَسہِ تہٕ مَطلَب مےٚ باسان کیاہ چھِ اَتھ وَنان تہٕ یہِ گژھہِ یہِ واک وَغیرہ گَژھہِ کَرُن گَرک گَژھن ننۍ باقٕے سٲری گَژھن ننۍ منٛز منٛز منٛز گژھہِ چَکَر یِمَن جایَن کَرُن